تُہُنٛد سوال چھِ زِ پانٛژَن ڈِسٹِرٛکَن ہُنٛد ناو ؤنِو ڈِسٹِرٛک کُپوارہ ڈِسٹِرٛک بانٛڈی پوٗرا ڈِسٹِرٛک سرینَگر ڈِسٹِرٛک بَڈگام ڈِسٹِرٛک گاندَربَل ڈِسٹِرٛک اَننت نا